وعلیکُم السلام وَرحمتُہ اللہِ وَبَرَکاتُہہ اَہَن اۭں

اَچھا ٹھیٖک پٮ۪کیج حظ چھِ واریاہ زیادٕ تۄہہِ کیٛاہ چھُو بَجَٹ تۄہہِ کیٛاہ کیٛاہ گژھیو آسُن توتہِ اَچھا اَچھا بہٕ وَنو تۄہہِ زوٗل چھِ اَسہِ لایٹِنٛگ چھِ الگ گژھان اَسہِ تھوڑا بہت میوٗزِک تہِ چھِ اگر تُہۍ ؤنیوٗ أسۍ اَنو میوٗزِک تہِ بیٚیہِ چھِ ٹٮ۪نٛٹ تہِ چھِ اَسہِ واریاہ کیٚنہہ اٮ۪ویلیبٕل سَتھ ٲٹھ تِمو منٛز چھِ یِوان ٲٹھو ساسو پٮ۪ٹھ وُہَن ساسَن تام ٹٮ۪نٛٹ اٮ۪ویلیبٕل مطلب یِمہٕ چھِ واریاہ زیادٕ اصٕل چھِ ڈٮ۪کوریٹِڈ چھِ أندٕرۍ کِنۍ واریاہ زیادٕ تُہۍ ؤنۍتو مےٚ یہِ تۄہہِ کر چھُو أکیٛاہ یِمَن خانٛدَر سَتووُہ اَٹھووُہ کُنتٕرٛہ چلو ٹھیٖک چھِ تٔمۍ دۄہ اَکھ مِنٹ پیٛٲریوٗ تُہۍ بہٕ کَرو ڈیٹ چَک تٔمۍ دۄہ ما چھِ اَسہِ کانٛہہ یہِ گۄڈٕنٮ۪تھٕے تۄہہِ ؤنیوٗ بیٚیہِ ڈیٹ ہے کیٚنہہ نہٕ حظ چھُنہٕ أسۍ چھِ سَتووُہ اَٹھووُہ کُنتٕرٛہ آ ڈیٹ چھِ أسۍ چھِ یَلَے تٔمۍ دۄہ تہٕ وۄنۍ ؤنۍتو تُہۍ مےٚ اَسہِ چھِ پٮ۪کیج یِوان پٕنٛژٕ ساس پٮ۪ٹھ تٕرٛہ ساس ژَتجی ساس وغیرہ یوٗتاہ تُہۍ ہیٚکِو تۄہہِ یوٗتاہ بَجٹ آسِوٕ تُہۍ ؤنۍتو مےٚ تۄہہِ کیٛاہ چھُو پانَس بَجَٹ بہٕ وَنو تۄہہِ تَمی حِساب وُہ ساس ہے وُہ ساس حظ چھِ کَم اَسہِ چھِ ییٚتہِ بیسِک پٮ۪کیج گژھان پٕنٛژہ ساس ٹھیٖک ٹھیٖک اچھا تۄہہِ چھُو مٮ۪ریج ہال کَرُن ٹھیٖک ٹھیٖک اَچھا چلو اَسہِ چھِ مٮ۪ریج ہال الگ ٹٮ۪نٛٹ چھِ اَسہِ الگ تہٕ کیٚنہہ چھُنہٕ أسۍ کَرو مٮ۪ریج ہال تۄہہِ چھُو مٮ۪ریج ہال بُک کَرُن ٹھیٖک ٹھیٖک تہٕ تُہۍ چھُو پٮ۪کیج کٔریوٗ وُہ ساس چھُو حظ تُہۍ وَنان چلو تۄہہِ گژھیو نہٕ مگر تَتھ منٛز لایِٹنِنٛگ وغیرہ خاص تیٖژاہ کیٚنہہ مٮ۪ریج ہال ٹھیٖک چھا اۭں مٮ۪ریج ہال چھُ اَسہِ اٮ۪ویلیبٕل ییٚتہِ تہٕ کیٚنہہ چھُنہٕ مٮ۪ریج ہالسٕے منٛز دِمو تۄہہِ ہے نہٕ حظ سۄ حظ چھُو تۄہہِ پانَے اَنٕنۍ اورٕ تہٕ تۄہہِ دِمو تَتھ خٲطرٕ جاے الگ تَتہِ أکیٛاہ مٮ۪ریج ہالَس منٛز تہٕ تۄہہِ دِمو اۭں چلو ٹھیٖک چھِ تَتھ خٲطرٕ گژھیو تۄہہِ الگ پیمٮ۪نٛٹ سُے ییٚمہِ وِزِ تُہۍ سَمکھیُو اَسہِ برٛۄنٛٹھ کَنہِ تہٕ تُہۍ ؤنِو تَتہِ کَمہِ حسابہٕ چھُو تۄہہِ تہٕ تۄہہِ کوٗتاہ کوٗتاہ آسیو روٚنمُت تہٕ تٔمی حِساب کَرو أسۍ پَتہٕ کَتھ تَتہِ کوٗتاہ واتیو تۄہہِ تَتھ بَجَٹ ٹھیٖک چھِ حظ یَتھ خٲطرٕ وۄنۍ تۄہہِ مٮ۪ریج ہال چھُو وَنان تہٕ مےٚ باسیو گۄڈٕنٮ۪تھ تۄہہِ چھُو ٹٮ۪نٛٹ وغیرہ ضوٚرَتھ مگر کیٚنہہ چھِنہٕ مٮ۪ریج ہالٕے ٹھیٖک مٮ۪ریج ہالَس خٲطرٕ چھو تۄہہِ بیسِک پٮ۪کیج وۄنۍ چلو وۄنۍ تُہۍ چھُو وَنان تہٕ ترٛوٚوُہ ساس رۄپیہِ تھاوَو بہٕ تۄہہِ اَتھ پٮ۪کیج تہٕ وۄنۍ لایٹِنٛگ وغیرہ ژٔٹِتھ وغیرہ سورٕے ہے صفٲیی آسہِ فٔسٹ کَلاس کیٚنہہ چھُنہٕ تُہۍ مہٕ کٔرِو اَسہِ تھوڑا لایٹنِنٛگ چھِ اَسہِ تھوڑا کمی باقٕے چھِ سورٕے اصٕل سورٕے تۄہہِ آسیو سورٕے اٮ۪ویلیبٕل خۄدایَس سوال چلو چلو ٹھیٖک شامَن حظ اۭں چلو بِہِو خۄدایَس سوال